اَسہِ حظ چھِ ییٚتہِ یِوان ہَمساے حظ چھِ اَسہِ یِوان اَسہِ حظ چھِ یِوان اَبٕلۍ کاکٕنۍ ییٚمہِ سایڈٕ ییٚمہِ ساتہٕ ییٚمہِ سایڈٕ حظ چھِ اَسہِ یِوان ریٚش چیٚچِنۍ حظ چھِ اَسہِ یِوان ہَمساے اَسہِ حظ چھِ یِوان ییٚمہِ سایڈٕ نَبہٕ کاکٕنۍ ہمساے اَسہِ حظ چھِ ہُمہِ یِوان خالہٕ کاکٕنۍ ہمساے اَسہِ حظ چھِ یِوان اَمہٕ کاکٕنۍ ہمساے اَسہِ حظ چھِ یِوان اَسہِ حظ چھِ یِوان خٲلی چیٚچِنۍ ہَمساے